سلام علیکُم تُہۍ چھُو حظ ٹھیٖک صحت چھُو حظ ٹھیٖک اَصٕل پٲٹھی چھُوٕ اَہَن حظ ٹھیٖک اَہَن حظ ٹھیٖک چھِ مےٚ حظ اوس أمِس اوترٕ تٔمۍ ڈایری پٮ۪ٹھ اَکھتُے مینشَن یہِ کوٚرمُت مےٚ دپٮ۪و اوترٕ تہِ بہٕ کَرہو تۄہہِ فون پَتہٕ لٔجِس بہٕ آوُر تہٕ مےٚ آو نہٕ اَہَن حظ ٹھیٖک چھُ مےٚ کوٚروٕ تۄہہِ اَمہِ باپَتھ فون زِ محنوٗر زینب چھِ اوترٕ پٮ۪ٹھ مےٚ وُچھ أمِس اَکھ ہَفتہٕ نوٹٕس کَران زِ یہِ چھَنہٕ اَز خاص دِلچَسپی دِوان کٕلاسَس منٛز کِہیٖنٛۍ أمِس کیٛاہ وَجہ اَتھ کیٛاہ وَجہ یہِ ٲسۍ واریاہ زیادٕ اَصٕل کوٗر یہِ ٲس اَصٕل پَران تٔمِس چھِ اَز اِمپروٗمٮ۪نٛٹ واریاہ کَم واریاہ زیادٕ سۄ ٲس واریاہ اَصٕل سۄ ٲس اَتہِ یِوان ماننہٕ اَتھ سکوٗلَس منٛز سۅ واریاہ اَصٕل ٲس سۄ پَران أمۍ سٕنٛز پٔرفارمٮ۪نٕس ٲس واریاہ اَصٕل آسان

اَہَن حظ ٹھیٖک چھُ مگر مہربٲنی آسہِ تۄہہِ پٮ۪ٹھ کہِ تٔمِس کَرُن گایِڈ گَرٕ تہِ البتہٕ اوترٕ پٮ۪ٹھ ووت سۅ سۄ چھِ آسان بِلکُل ڈِسٹٲرٕب کٕلاسَس منٛز اَہَن حظ ٹھیٖک چھُ سۄ ٲس اَسہِ تُہٕنٛز مہربٲنی کہِ اَسہِ گژھن نہٕ یِم یِتھی ہِوِۍ سِٹوٗڈنٛٹ اَتھٕ منٛز نیرٕنۍ کیٚنٛہہ اَدٕ حظ چلو اَدٕ حظ چلو اسلام علیکُم اَسلام علیکُم